دُنیاہس منٛز چھِ واریاہ کنٹری مگر اسہِ چھُ پانٛژن کنٹری ین یُنٛد ناو ونُن پانٛژن کنٹری ین ہُنٛد ناو چھُ یِتھ کٔنۍ گۄڈٕنیُک چھُ ایشیا دوٚیِم چھُ یوٗرپ ترٛیِم چھُ اٮ۪فیرکا ژوٗرِم چھُ نارٕتھ اٮ۪میرکا تہٕ پوںٛژِم چھُ ساوتھ اٮ۪میرکا